اگر أسۍ وٕنۍکٮ۪نَس وٕچھو میجَر سٮ۪کٹٲرٕس کَم چھِ اِنٛڈَسٹِرٛی کَشمیٖرس مںٛز اَتھ منٛز چھِ اِنفارمیشَن ٹٮ۪کنالجی چھِ یا کالِنٛگ ڈِپاٹمٮ۪نٛٹ چھِ باقٕے آیٹم چھِ یِمَے ووٗلٕن ٹٮ۪کٕسٹایِل چھِ وٕنۍکٮ۪نَس چھِ کا کارپٮ۪ٹ چھُ وٕنۍکٮ۪نس بَناوان یا بیٚیہِ سیٖمَٹ اِنٛڈَسٹرٛی چھِ کَمپٕلٮ۪کٕس چھِ ییٚتہِ بٔڑۍ بار وٕنۍکٮ۪نس گۄڈٕنٮ۪تھٕے اَگر أسۍ اِنفارمیشنٕچ کَتھ کَرو ییٚتہِ چھِ واریاہ بہتریٖن یِم آیٹم اگر أسۍ وٕچھو ییٚکیٛاہ وٕنۍکٮ۪نَس راج باغ کِنۍ کَتہِ تام چھِ تَتہِ چھِ وٕنۍکٮ۪س ریڈیو سِٹیشن گوٚو اگر اَسہِ کانٛہہ پرٛابلِم چھِ گژھان أسۍ چھِ ہٮ۪کان توٗرۍ گٔژھِتھ گوٚو سُہ چھِ ٹیٚلِگرٛام سٮ۪نٛٹر چھُ اَسہِ ییٚتہِ کرن نگرٕ اگر اَسہِ کُنہِ کانٛہہ فرٛاڈ چھِ اَسہِ سۭتۍ گَژھان یا بدل کانٛہہ کٲم واقعہ چھِ اَسہِ سۭتۍ گَژھان گوٚو اگر نہٕ اَسہِ پَے چھِ آسان کِہیٖنۍ یہِ کپٲرۍ کیٛاہ گوٚوٕ أسۍ چھِ تَتہِ ہٮ۪کان کال رِکاڈِنٛگ کڑنٲیِتھ أسۍ چھِ ہٮ۪کان تَتہِ باضٲبطہٕ آے کڑنٲیِتھ یا کُنہِ سِمٕچ کال رِکاڈِنٛگ آسہِ کَڑٕنۍ یا کیٚنٛہہ آسہِ کَڑٕنۍ گوٚو تَتہِ چھِ أسۍ سُہ ہٮ۪کان کَڑنٲیِتھ أسۍ چھِ ہٮ۪کان وٕچھِتھ تَتہِ کیٛاہ حٲدِثات گٔے تہٕ یِم چیٖز چھِ گَژھان ترٛیٚیِم چیٖز اگر أسۍ وٕچھو اِلٮ۪کٹرٛانِکٕس اِلٮ۪کٹرٛانِکٕس چھِ ییٚتہِ وٕنۍکٮ۪س مین چیٖز وۄنۍ اگر أسۍ وٕنۍکٮ۪نَس وٕچھو گۄڈٕنٮ۪تھٕے اگر أسۍ وٕچھو کہِ اٮ۪لٮ۪کٹرٛانِکٕس گوٚو ییٚتہِ درٛاے وٕنۍکٮ۪نَس اٮ۪لٮ۪کٹرٛانِک سامان گَژھِ وۄنۍ ییٚتہِ دۄہ کھۄ دۄہ وارَے سہل تِکیٛازِ ییٚتہِ جموں اینٛڈ کشمرسٕے منٛز رِیاسی منٛز درٛاے أکِس جاے لیٖتھِیَمُک اور درٛاو گوٚو یِم اوٚتام بیٹری اورٕ آسہٕ اَسہِ یِوان درٛوٚجہٕ وۄنۍ آسہِ تِم ییٚتی سستہٕ ریٹس پٮ۪ٹھ گوٚو اَسہِ گٔے ٹُہ سَم اٮ۪کٕسٹٮ۪نٛٹ گوٚو اَسہِ کہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ لوڈ گوٚو کَم لوڈ کیٛاہ گوٚو کَم یِتھ پٲٹھۍ زَن کہِ وۄنۍ چھِنہٕ اَسہِ زیادٕ ضوٚرَتھ کیٚنٛہہ نیٚبرِم چیٖز منٛگناوانٕچ ضوٚرَتھ کیٚنٛہہ تِکیٛازِ اوٚتام أسۍ یِم زیادٕ ریٹَس دِوان تہٕ وۄنۍ چھِ أسۍ کُس سُہ ہَن آے اَسہِ نَفع سُہ ہَن ہٮ۪کو أسۍ وۄنۍ ییٚتی کٔرِتھ تِکیٛازِ اَسہِ ییٚلہِ پَنُن اور بَنیو گوٚو ییٚتی ہٮ۪کو أسۍ کٔرِتھ اَمہِ پَتہٕ اگر أسۍ وٕچھو اِنجِنیرِنٛگ ڈِپاٹمٮ۪نٛٹ وٕنۍکٮ۪نَس چھِ ییٚتہِ بٮ۪سٹ اِنجیٖنَر یِوان مانٛنہٕ وٕنۍکٮ۪نَس اگر أسۍ وٕچھو سِوَل ٲسۍتن اٮ۪لٮ۪کٹِرٛکَل أسۍتن مٮ۪کینِکَل ٲسۍتن کیٚمِکَل ٲسۍتن زیادٕ تَر چھِ وٕنۍکٮ۪نَس ییٚتہِ اِنجِنیرِنٛگ ڈِپاٹمٮ۪نٛٹ یِتھ پٲٹھی زَن أسۍ وٕچھو کہِ سِولَس منٛز یِم تہِ مکان بَجہِ بَجہِ عِمارتہٕ چھِ بَنان اِنٛڈَسٹِرٛییَل کَمپٕلٮ۪کٕس چھِ بَنان تِم کَمہِ سۭتۍ بَنان اِنجیٖنَر چھِ تیٚلہِ تہِ چھِ یِم بَنان گوٚو اَسہِ چھِ یِتھ پٲٹھۍ کہِ یِتھ پٲٹھۍ چھِ ییٚتہِ چھِ اِنجیٖنَر واریاہ زَبردَست آسان کہِ گوٚو یِم چھِ آسان زَبردست اِنجیٖنَر تہٕ یِم چھِ یہِ کٲم کَران وۄنۍ بَجہِ بَجہِ عِمارتہِ چھِ ییٚتہِ بَناوان یا اگر أسۍ وٕچھو کانٛہہ دۄد چھِ یا تِم کیٚمِکٕل اِنجِنیرِنٛگ چھِ تِم تہِ چھِ اَمے سۭتۍ گَژھان گوٚو ییٚلہِ أسۍ یہِ چھِ کَران کہِ گوٚو تِم چیٖز چھِ اَسہِ اَصٕل اَمہِ اَمے سۭتۍ بَنان تہٕ گوٚو اَسہِ چھِنہٕ کانٛہہ تکلیٖف یِوان کیٚنٛہہ گوٚو اگر أسۍ بیٚیہِ وٕچھو باقٕے چیٖز ییٚلہِ اگر أسۍ وٕچھو کہِ اگر أسۍ وٕچھو باقٕے چیٖز گوٚو یِم چھِ ٹٮ۪کٕسٹایِل چھِ یا باقٕے کانٛہہ ووٗلَن کارپٮ۪ٹٕس چھِ یِم تہِ چھِ اَمے